بِلکُل دُنیاہَس ہَاے چھِ وٲقعی چینٛج گٔمٕژ دُنیاہَس مَنٛز ہَسا چھِ واریاہ لوٗکھ یِم زَن اِنٹَرنیٚٹ چھِ آزکَل یوٗز کَران حالانٛکہِ بَچہٕ تامَتھ چھِ آز اِنٹرنٹ یوٗز کَران دُنیاہَس ہے چھُ اکھ گلوبَل وِلیج بِنیومُت اِنٹرنیٚٹ کہِ وَجہ سۭتۍ أزِکۍ لوٗکھ چھِ فیملِیَن کھۄتہٕ زیادٕ اِنٹرنٹَس پیٹھ تَوَجہ دِوان یہِ ہَسا چھُنہٕ اکھ اصل چیٖز اَلبَتہ اَسہِ پَز نہٕ اِنٹرنٹچَن خوٗبیَن خوٗبیَن تہِ خوٗبیَن کُن تہِ تَوَجہ دِیُن زِ خوٗبیہِ تہِ چھِ واریاہ اَلبَتہَ اِنسانَس پَزہے یہِ اصل چیٖز خٲطرٕ یوٗز کَرُن مَگَر اِنسان چھُ ہَمیشہ پرٛٮ۪تھ کُنہِ چیٖزَس مَنٛز غَلَط چیٖز غاران تہٕ پَنُن پان خَراب کَران یہِ دُنیا ہَسا چھُ وٲقعی چینٛج گٔمٕژ تہٕ ٹیٚکنالوجی تہٕ اِنٹرنیٚٹَن ہَسا چھِ سٲنٛۍ زِندگی واریاہ آسان بَنٲومٕژ تہٕ مَگَر واریاہ خَراب تہٕ ییٚمہِ لِحاظہِ أسۍ چھ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ اِمپرومنٹٕچ جایہِ کَم کھۄتہٕ کَم تَر گَژھان